وعلیکُم السَلام اَہَن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک اَہَن حظ أسۍ چھِ وازوان ریسٹورَنٛٹ پٮ۪ٹھ فرٛام بِجبارا

کیٚنٛہہ چھُنہٕ پَرواے تُہۍ ؤنِو کۄس کٔمی باسیووُ تۄہہِ تہٕ بہٕ تھاوٕ یہِ فیٖڈ کٔرِتھ بہٕ کرٕ اَمہِ خٲطرٕ

آ اَہَن حظ آ اَسہِ چھُ کوٚرمُت یہِ اَسہِ چھِ مطلب یورٕ ترٛومُت یہِ اَسہِ چھُ کُک اَکھ زٕ بیٚیہِ تارٕنۍ نٮ۪برٕ پٮ۪ٹھ تہٕ سورُے گژھِ کٕلیَر آ کیٚنٛہہ چھُنہٕ پَرواے تہِ تہِ کَرو اَہن حظ آز چھُ سورُے تھاوان اگر تُہۍ بیٚیہِ تہِ کٲنٛسہِ باسیو سون نمبر گژھٮ۪س دیُن تہٕ

اَچھا اَسہِ حظ چھُ کوک چھُ مٔرِنڈا چھُ اَسہِ چھُ ہر کیٚنٛہہ چھُ جوٗس ووٗس تہِ سورُے کیٚنٛہہ آ ڈِو تہِ چھُ اَچھا بِریانی وِریانی تہِ چھُ آسان سورُے چھُ آسان وۄنۍ چھِ اَسہِ تھوڑا نفرَن ہٕنٛز نفرِیَن ہٕنٛز کٔمی تہٕ دۄیہِ ژورِ دۄہہِ گژھِ سۄ تہِ دوٗر ہیدَرآبٲدی آ سُہ چھِ تہٕ مگر اَسہِ اوس یہِ کُک اَکھ سُہ چھُ گوٚمُت گَرٕ سُہ یی دۄیہِ ژورِ دۄہہِ سُہ اَنہِ تورٕ بیٚیہِ اَکھ زٕ تہٕ اَچھا اَہَن حظ ٹھیٖک چھُ اَہَن حظ ٹھیٖک تُہۍ ؤنِو کیٚنٛہہ چھُنہٕ پَرواے أسۍ چھِ پرٛٮ۪تھ کُنہِ ہٮ۪کان آ ڈٮ۪لِوَر کٔرِتھ کھِرَم درگاہ تامَتھ ہہ لگ بگ کھسہِ مطلب اکھ زٕ ہَتھ تام زٕ ہَتھ وُہ آ ییٚتہِ چھُ بَنان یہِ دانِول کۄرما چھُ بَنان بیٚیہِ چھُ ییٚتہِ فِش کٔری بَنان بیٚیہِ چھِ یِم بَن آ کٲشِر وازن میتھی کۄرما سُہ چھُ بَنان اَسہِ چھِ اَسہِ چھِ نیٚبرِم تہِ تہٕ کٲشِرۍ تہِ کٲشِرۍ تہِ تھٲیمٕتۍ اَکھ زٕ کیٛازِ یِم بٔڑٕ ؤڑٕ چھِ مٔنٛزۍ آسان بِچٲرۍ بازرَس تِہٕنٛدِ خٲطرٕ چھِ اَسہِ تھوٚمُت یہِ سِمپٕل بَتہٕ تہِ یہِ کیٛاہ چھِ وَنان سبزی بَتہٕ تہِ کانٛہہ چھُ آسان بچور غریٖب تَہنٛدِ خٲطرٕ اَسہِ چھُ پرٛٮ۪تھ کٲنٛسہِ ہٕنٛدۍ خٲطرٕ تھوٚمُت اٮ۪ویلیبٕل سورُے کیٚنٛہہ آ

اَسہِ چھُ أسۍ چھِ دَہ بَجے کران بنٛد صُبحَس چھُ یہِ گژھان نَو بَجے سَنڈے تہِ آسان شامَس یَلہٕ پٔر ڈے تَمہِ ساتہٕ چھِ أسۍ یِم یِمن لٔڑکَن یِم لٔڑکہٕ چھِنا یِوان سَموسہ وموسہ چھِ وَنان موموز چھِ ہاں سورُے ایویلیبٕل آ تَمہِ خٲطرٕ تہِ چھُ اَسہِ بَنومُت اَکھ کیبِن اَکھ مان ژٕ اگر کانٛہہ تٔتی بَنایہِ تہِ بٔرٕ ڈے سُہ روٗم تہِ چھُ تھوٚمُت اٮ۪ویلیبٕل تَتھ حظ أکِس بٔرٕ ڈے یَس تَتھ چھِ أسۍ پٕنٛژٕ آ دۄہَس آسان بُک اَچھا سۄ ٲس کشمیٖری وازوان اَدٕ ؤنِو تُہۍ کٔرِو تُہۍ چوٗز أسۍ پَتہٕ یہِ تۄہہِ خۄش لَگِوٕ آ اَدٕ سُے تھاوہوس آ سایڈ بِزنِس نہ بیکری چھُ اَسہِ سُہ چھُ اَسہِ بَدل چھےٚ بیٛاکھ شاپ اَکھ تہٕ تَتٮ۪ن چھُ آسان مےٚ برادر

بیکری آسہِ ڈِسپوزَل آسہِ ضوٚرَتھ اَسہِ چھُ سُہ چھُ آز تہِ تُہۍ ہیٚکِو اَسہِ سۭتۍ کَنٹیکٹ کٔرِتھ أسۍ چھِ سُہ پرٛٮ۪تھ کینٛہہ تھاوان اٮ۪ویلیبٕل چلو ٹھیٖک حظ چھُ